سٲنِس گاندَربَلَس مَنٛز چھِ واریاہ نیشنَل اِونٹِس گَژھان گۄڈنیُکوے اِونٹ چھُ یَتھ مَنٛز گَژھان نیشنَل انڈِ اِنڈِپنڈیٚنس ڈے یِچ فَنٛکشَن یعنی کہِ یومِ آزادی ہُنٛد دوہ سُہ چھُ واریاہ بٔڑ فَنٛکشَن آسان تَتھ مَنٛز چھِ آسان ہَر کنہِ کُنہٕ طبقُک پریٚزَنٹ تَتیٚن حٲظِر چاہے سُکوٗل آسہِ چاہے مُلٲزِم آسہِ چاہے اکھ عام اِنسان آسہِ سُہ چھُ تَتیٚن پریٚزَنٹ آسان سُہ چھُ گَژھان قَمرِیا گرَوُنڈَس مَنٛز یا مَنٛز چھِ گَژھان سۄ فَنٛکشَن گاڈوٗرا کِرکَٹ سٹیڈِیَمَس مَنٛز تَتہِ چھِ واریاہ ایم ایل ایز یِوان تِم چھِ رَٹان تَتھ سَلٲمی اِنڈیَن فلیگَس چھِ تِم سَلٲمی رَٹان دوٚیِم چیٖز اِتھے کنۍ چھِ نیشنَل اِویٚنٹٕس گَژھان ییٚتہِ رِپَبلِک فَنٛکَشَن آسہِ رِپَبلِک فَنٛکَشَنَس مَنٛز تہِ چھِ یِتھے کنۍ گَژھان تِمَن چھِ تمہِ وِز تہِ چھُ آسان واریاہ ایم ایل ایز یا ڈی سی چھُ آسان یا گورمیٚنٹ اوفِشَلز چھِ آسان تِم چھِ تور یِوان سۭتۍ سۭتۍ یِم سُہ شو وٕچھنہٕ سۭتۍ سۭتۍ چھِ واریاہ لُکھ تَتھ مَنٛز پاٹسِپیٹ کَران تَقریباً چھِ آسان ٹُوٚنٹی ٹُوٚنٹی ٹُوٚ ٹُوٚنٹی فَیِو تھَوزَنٛڈ یا تھٔٹی تھَوزَنٛڈ لُکھ چھِ تَتہِ آسان تِم سۄ فَنٛکشَن وٕچھان یِتُھے کنیٚتھ چھُ واریاہ واریاہ تِم اِویٚنٹٕس گَژھان کم قَمَر صٲبُن مٲلہٕ چھُ گَژھان یا کُجُر کُجُر گاندَربَل چھُ مٲلہٕ گَژھان یا گانٛد بیٖہٲمِس مَنٛز چھُ اَکھ مٲلہٕ گَژھان تَتھ مَنٛز چھِ واریاہ لُکھ کَران پاٹِسِپیٹ تِم چھِ تَتھ مَنٛز سِکِلز کَلچَر ہیٚچھان سون کَلچَر کِتھ کنۍ چھُ برونٛٹھ پَکان پرانہِ وَقتہٕ کیاہ ٲسۍ کَران تہٕ اَسہِ کیاہ پَزِ کَرُن یہِ سۭتۍ سۭتۍ یہِ مَد نَظَر سۭتۍ سۭتۍ اِویٚنٹٕس چھُ یِم چھِ سانہِ سوسایٹی خٲطرٕ واریاہ ضروٗری تاکہِ امہِ سۭتۍ تہِ لَگہِ نَیہِ جنریشنہِ لَگہِ نَیَن بَچَن لَگہِ پَاے نہَ سٲنۍ یِم پرٲنۍ لُکھ کیٛاہ ٲسۍ کَران یہِ کوٗتاہ چھُ سانہِ خٲطرٕ ضروٗری یہِ فَنٛکشَن وٕچھنہٕ خٲطرٕ ٲسۍ واریاہ لُکھ یِوان یُتھے اِنڈِپنڈنٕس فَنٛکشَن چھُ آسان تَتھ مَنٛز چھِ آسان کَلچرَل پروگرام تَتھ مَنٛز چھِ آسان پروگرام بَچَن ہِنٛدۍ پروگرام بَڈیٚن ہِنٛدۍ پروگرام برَہما چھِ تَتھ مَنٛز آسان تَتھ مَنٛز چھُ آسان گیٚوُن لَکٹیٚن لَکٹیٚن شُریٚن تَتھ مَنٛزچھُ آسان ایٚکٹِنٛگ ہیٖروز ہیٖروزَن ہِنٛز ایٚکٹِنٛگ آسان یا ڈاکوٗ ایٚکٹِنٛگ چھِ تَتھ مَنٛز آسان لڈی شاہ چھِ تِم تَتھ مَنٛز وَنان اِتھے کٔنیٚتھ چھِ وَنان اِتھے کنۍ ییٚلہِ مٲلہٕ چھُ آسان تَتھ مَنٛز چھُ واز خٲنی آسان نعت آسان تِلاوَت آسان لُکَن کَران نصحیَت تَتھ مَنٛز چھِ واریاہ مۄنٛجگٔرۍ وٲلۍ تہِ یِوان تِمَن نِش چھُ واریاہ لُکھ یِوان کھیٚنہِ سیل چھِ تِم کَران یا چیزٕ وول چھُ یِوان تِم چھِ چیٖز لَکٕٹۍ لَکٕٹۍ شُرۍ چھِ تَتہِ چیٖز ہیٚوان اِتھے کنۍ رِپَبلِک فَنٛکشَنَس مَنٛز تہِ چھِ واریاہ لُکھ گَژھان جَمَع تَتھ مَنٛز چھِ واریاہَن بَچَن ایٚواڈ تہِ یِوان دِنہٕ یا گورمیٚنٹ اوفشَلٕز چھِ تَتھ مَنٛز آسان پُلیس آفِسَر چھِ تَتھ مَنٛز آسان یا یِم چھِ آسان تَتھ مَنٛز بٔرۍ بٔڑۍ سینیَر آفسٲرٕس چھِ تِمَن چھِ تَتھ مَنٛز ایٚواڈ یِوان دِنہٕ تِمو کۭژَاہ کٲم چھِ آسان أکِس ؤرۍ یَس مَنٛز کٔرمٕژ تٔتھۍ کار کردگی مُتعلِق چھُ تِمَن ایٚواڈ یِوان دِنہٕ تریم چیٖز سۭتۍ سۭتۍ یُتھے یہِ مٲلہٕ گَژھان چھُ اَتھ خٲطرٕ چھِ تَقریباً زٕ ہَفتہٕ تِمَن لَگان پریٚپریشَن تَیٲری کَرنَس تَتیُک ماحول سیٚٹ کَرنَس تَتیُک سٹیج سیٚٹ کَرنَس یَتھ گروُنڈَس صفٲیی کَرنَس سٹیج بَناونَس سُہ چھُ واریاہ مَطلَب ہَر کانٛہہ چھُ آسان ایٚکسایٹ أسۍ کَر گَژھو یہِ فَنٛکشَن وِچھنہِ تَتہِ چھِ دوٗرِ دوٗرِ عَلاقہ پٮ۪ٹھ لُکھ یِوان باقیَو ڈِسٹرکَو پٮ۪ٹھ چھِ لُکھ یِوان سۄ فَنٛکشَن وٕچھنہِ یا ٹیٚورِسٹ چھِ آسان یَپٲر ٹورِسٹَس پٮ۪ٹھ تہِ چھِ ٹیٚورِسٹ وٲلۍ تہِ چھِ تور یِوان یہِ فَنٛکشَن سۄ وٕچھنہٕ